وعلیکُم سلام اسلامُ علیکُم اہن حَظ ٹھیٖک حَظ تُہۍ چھِو حَظ ٹھِیٖک

اہَن حَظ اہَن حَظ اہَن حَظ

نَہ أسۍ حَظ بیٚیہِ زٕ کورِ

سِمپٕل حَظ چھِ ساڈ ترےٚ ہتھ ڈِزاین پتہٕ کیٚاہ پانٛژھ ہتھ

أنِو تُہۍ پتہٕ وُچھُو أسۍ کیٛاہ آسہِ تہٕ سُہ وُچھُو پتہٕ تمے ساتہٕ ڈِسکاوُنٹ کیٛاہ گژھِ کیٛاہ آسہِ تہٕ کِتھ پٲٹھۍ کیٛاہ آسہِ ڈِزاین بناوُن نَہ حَظ أسۍ چھِ پانہٕ تہِ سُوان تِم تہِ سُوان وۄستہٕ حَظ چھَس بٕے ٲش کٔرِتھ بہٕ حَظ سُوٕ پانے اہَن حَظ اہَن حَظ أسۍ حَظ چھِ ترٚاوان آ سُہ یُس ڈَزاین آسہِ سُہ چھِ أسۍ بناوان اہن حَظ بہٕ چھَس پنٕنِس دُکانسٔے پٮ۪ٹھ اہَن حَظ

ٹھیٖک حَظ چھُ پتہٕ حَظ وُچھُو کیٚاہ ڈِسکاوٗنٹس منٛز أسۍ فِکسٕڈ باتھ ساڈ ترےٚ ہتھ سُہ حَظ بہٕ تمِی ساتہِ کیٛاہ آسہِ

نَہ نَہ نَہ أسۍ حَظ چھِ دُکنسٕے پٮ۪ٹھ دُکانٛس پٮ۪ٹھ نَہ کِہیٖنۍ بازرس مِلہِ اپٲرۍ یپٲرۍ زیادٕ دوٗر نہٕ کہیٖنۍ زیادٕ دوٗرٕک چھُ دُکانس آس پاس آسہِ چھِ گژھان گرٕ ادٕ حَظ یِیِو حَظ ٹھیٖک حَظ چھُ یِیِو حَظ وعلیکُم سلام